زٕ فرؤری زٕ ساس زٕ پنٛداہ جنؤری کُنوُہ شَتھ دُنَمَتھ پٕنٛژٕ مارٕچ زٕ ساس وُہ نو دسمبر کُنوُہ شَتھ شیٖتھ اَکترٕہ مے زٕ ساس ٲٹھ